پانٛژھ اِنٛٹرنیٚشنل سِٹی چھِ یِتھ پٲٹھۍ گۄڈنِچ چھِ یِوان دُباے دوٚیِم چھِ یِوان ہانٛگ کانٛگ ترٛیٚیِم چھِ یِوان ٹوکیو ژوٗرِم چھِ یِوان جاپان تہٕ پوٗنٛژِم چھِ یِوان سعودی عرب یا یَتھ أسۍ بیٛاکھ ناو چھِ وَنان کُویت وَنو أسۍ تتھ اَصلی ناو